وعلی وعلیکُم اسلام اَصٕل پٲٹھۍ چھُکھا صحت چھُ حظ ٹھیٖک پٲٹھۍ آ شُکُر شُکُر رۄبَس کُن سبزی چھِ تَیار حظ ٹماٹر چھِ تَیار لٲر چھِ تَیار اَل تہِ چھِ تَیار بیٖنزٕ چھِ تَیار سورُے حظ لگ بگ چھُ واریاہ کیٚنٛہہ تَیار حظ آ تۄہہِ کیٛاہ اوس ضروٗرت وَنسا آ وَن حظ ٹماٹرَس کیٛاہ ریٹھاہ اَز اَز کٔہۍ گژھان کۄینٛٹل پانٛژھ ساس یَوٕ اوس ٲٹھ ساس نَو ساس گژھان یُتُے کال ووتا ترٛٮ۪ن دۄہَن منٛز یہِ وۅنۍ تھوڑا گژھِ نا علاوٕ کیٚنٛہہ یِہَے شیٚے ساس یا اَچھا وۅنۍ لٲ لٲرن کیٛاہ ریٹھاہ حظ لٲرن زٕ ساس رۄپیہِ لٲر ٹھیٖک نۅمَن بِیٖنٛزَن کیٛاہ چھِ اَز ریٹ بیٖنٕز اَچھا پنٛداہ شیٚتھ رۄپیہِ وۄنۍ کٔرِو تُہۍ اَکھ چیٖز ٹماٹرس کھٲرزِ رۄپیہِ ساس تِکیٛازِ اَتھ لٔج لیبَر تہِ واریاہ موٚزوٗرۍ تہِ ژیٚے پےَ چھےٚ یِہُس پٮ۪و یِہُس پٮ۪و روٗد روٗدن تہِ کوٚر موسمَن تہِ کوٚر خرٲبی واریاہ اَتھ اَتھ پیٚیہِ پَتہٕ دوا پٲشی اَچھا وۅنۍ توتہِ توتہِ کٔرِو لٲرس کٔرِو تُہۍ کیٚنٛہہ کُنہِ منٛز کُنہِ پھۅلہِ رۄپیہِ ساس کھٲلِو کُنہِ توتہِ یِہَس تھوڑا بہت اَچھا تۄہہِ کوٗتاہ چھُو وۅنۍ ضروٗرت ٹماٹر کوتاہ چھُ ضروٗرت لٲر کوٗتاہ تہٕ بیٖنٕز کوٗتاہ چھُو تۄہہِ ضروٗرت کٔژ کۅینٹل کٔژ کۄینٛٹَل کیٛاہ کَمہِ منٛزٕ کوٗتاہ چھُو تھاوُن

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ پگاہ کٔژِ بَجہِ وٲتِو تُہۍ تۄہہِ کٔروا لوکیشَن سٮ۪نٛڈ پَنٕنۍ لوکیشَن حظ زٔمیٖنٕچ کَتھ چھِ تہٕ پگاہ کٔژِ بَجہِ چھِو تۅہہِ فُرصتھ پگاہ کٔژِ بجہِ یِیِو تیٚلہِ یہِ حظ یہِ تُہۍ میٛٲنِس زٔمیٖنَس پٮ۪ٹھ اَچھا اکھ بَجے پتھ ٹھیٖک ٹھیٖک چلو پَتہٕ کٔرِو تُہۍ پیمٮ۪نٛٹ کٔرِو تُہۍ آف آن لاینٕے کِنہٕ تٔتی کٔرِو ہارڑ کیشٕے دِیِو اَدٕ حظ چلو چلو ٹھیٖک حظ چھُ تہٕ اِنشاء اللہ چھُ پگاہ پرٛاران تیٚلہِ ٹھیٖک چھِ حظ